أسۍ ٲسۍ گٔمٕتۍ ہور ایہربَل کۄنگوَٹن أسۍ ٲسۍ واریاہ گٔمٕتۍ زیادٕ أسۍ ییٚلہِ أسۍ ٲسۍ اَسہِ پیٚوو أکِس بالَس کھسُن وۄنۍ ٲسۍ أسۍ کھسن کھسن تَتھ بالَس تہٕ اَسہِ ٲسۍ واریاہ سۭتۍ پَنٕنۍ فرینڈٔس وغیرہ اَسہِ لوٚگ واریاہ زیادٕ ٹایم تور واتنَس خٲطرٕ مَگر وَتہِ وَتہِ رُکے أسۍ واریاہَن جاین اَسہِ لوٚگ واریاہ زیادٕ مَزٕ اَسہِ ٲسۍ واریاہ چیٖز نِمٕتۍ سۭتۍ چاکلیٹس نِمٕتۍ سۭتۍ مگر بیگ اوس گوٚب انُن تِکیازِ سُہ ہیٚکہو تور کھٲلِتھ کیٚنٛہہ اِس لیے نیوٗ لوٚتے بیگ تہٕ کھٔتۍ تَتھ بالَس ایہربَل وُنہِ ٲسۍ أسۍ کھسان تہٕ وۄنۍ لگ بگ اکھ بَجے ہیوٗ وٲتۍ أسۍ تور کور وَنۍ لنچ ونٛچ تہٕ تَتہِ پٮ۪ٹھ وٲتۍ أسۍ تہٕ گے مہی ناگ پَتہٕ آیہِ واپَس تہٕ واریاہ ژیر اوس گوٚمُت راتھ ٹایم اوس أسۍ چھِ پَکان أسۍ ٲسۍ واریاہ تھٔکۍمٕتۍ اَسہِ آسہٕ زنگہٕ پھچمَژٕ وۄنۍ ییٚلہِ أسۍ وٲتۍ یور کۄنگوَٹن واپَس أسۍ چھِ وۄنۍ پَکان تہٕ بٔتھِ اوس سَرُف اکھ أسۍ کھوٗژۍ سٲری اَسہِ گوٚو پھریٹھ سُہ اوس لۄکٔٹُے سَرف مَگر پَتہٕ لٔج اَسہِ پَے زِ نہ نہ یہِ چھُنہٕ زَہریٖلہٕ سَرف کیٚنٛہہ پَتہٕ کھوٗژۍ نہٕ أسۍ تیوٗت کیٚنٛہہ تَمہِ ٹرپ سۭتۍ ہیوٚچھ اَسہِ واریاہ زیادٕ اَسہِ وٕچھ تَتھ یِم اَپارِ تَمہِ اَپارِ یِم بال ٲسۍ تِمن پٮ۪ٹھ ٲسۍ نہٕ ہیرٕ ٲسۍ کُلۍ تہٕ بۄنہٕ ٲسی نہٕ اَسہِ لٔج پَے زِ تَتہِ چھِ یِوان شِنہٕ مانہِ ؤسِتھ تَمہِ کہِ وجہہ سۭتۍ چھُنہٕ تَتہِ کُلۍ کِہینۍ بیٚیہِ وٕچھ سُہ دریاو دریاو نہٕ کیٚنٛہہ سُہ اوس یِہوے اَہربَلُک اَتہِ کونسر ناگ پٮ۪ٹھ آب یِوان اَسہِ لوٚگ واریاہ زیادٕ مَزٕ